سٲنِس انڈیا ہس منٛز چھُ موسٹ پاپُلر سپوٹس کرکٹ چھِ باسکٹ بال چھِ والی بال چھِ امہِ علاوٕ چھِ واریاہ زیادٕ ٹینس چھُ چیٚس چھُ ٹیبٕل ٹیٚنٕس چھُ کبڈی چھُ باسکیٚٹ بال چھ گۄلف چھُ تہٕ اۭں کنٹریز موسٹ فیمس ایٚتھلٹیز چھِ اتھ منٛز وِراٹھ کوہلی چھُ راحُل شرما چھُ وشنِناتھ چھُ امہِ علاوٕ تہِ چھِ واریاہ زیادٕ سانیا مرزا چھِ سُہیل شنڈی چھُ امہِ علاوٕ تہِ چھِ واریاہ زیادٕ تہٕ اۭں یُس زن میون فیورٹ چھُ اتھ منٛز چھُ وراٹھ کوہلی تہِ کرکیٚٹس منٛز باقٕے تہِ چھِ باقٕے چھِ یِم زن اتھ منٛز چھِ تہٕ باقٕے گیمہٕ تہِ چھِ یِم زن أسۍ گنٛدان چھِ تہٕ باقٕے سپوٹس تہِ چھِ یِم زن سٲنس انڈیا ہس منٛز گندان چھِ امہِ علاوٕ تہِ چھِ واریاہ گیمہٕ یِم زن أسۍ سٲنِس انڈیا ہس منٛز گنٛدان چھِ تہٕ یِم چھِ یہنٛد ناو